یُس ہسا پَڑٲے دوران سکوٗلَس منٛز میٛون فیورِٹ سبجیکٹ اوس سُہ ہسا اوس اُردٗو اُردُو اوس مےٚ اَمہِ موٗجوٗب فیورِٹ اکھ ہسا اوس مےٚ سُہ پَرنَس منٛز باسان آسان باقیو کِتابن نِش بیٚیہِ ہسا اوس مےٚ سُہ تَگان واریاہ اَصٕل پٲٹھۍ لیٚکھُن یُس ہسا اُردوٗ سَبجیکٹ اوس سُہ ہسا اوس مےٚ گۄڈٕنیتھٕے ییٚلہِ ہسا بہٕ لۄکٕٹۍ ٲسٕس بہٕ ہسا ٲسٕس تَمہِ وِزِ دَرٕزگاہ گژھان دَرٕز گاہَس منٛز ہسا چھِ خٲلی اُردوٗ پٲٹھی یِوان اُردوٗ پٲٹھی یوت پَرناونہٕ یِوان تَتہِ نہَ سا چھُ نہٕ اِنٛگلِش وِنٛگلِش آسان کِہیٖنٛۍ تَوَے ہسا اوس مےٚ گۄڈٕنِکہِ پیٚٹھٕ یُس ہسا اُردوٗ سَبجیکٹ یہِ ہسا اوس مےٚ واریاہ پَسنٛد اَے تِکیٛازِ مےٚ نہ سا اوس نہٕ یہِ اَمہِ پَرنٕے یوت پَسنٛد کیٚنٛہہ بٔلکہِ یُس ہسا اُردوٗ لیٚکھُن تہِ اوس سُہ ہسا اوس مےٚ واریاہ پَسنٛد یہِ ہسا اوس مےٚ اَمہِ موٗجوٗب پَسنٛد تِکیٛازِ اُردوَس منٛز ہسا آسہٕ مُختلِف قٔسمٕچ نَظمہٕ آسان مُختٔلف قٔسمٕچہِ غزلہٕ آسان مےٚ ہسا چھِ غزلہٕ بوزنہِ غزلہٕ پَرنہِ واریاہ خۄش گژھان تِکیٛازِ یُس ہسا ارگر أسۍ نظر ترٛاوَو علامہٕ اِقبال سٕنٛدین غزلَن پیٚٹھ یا تٔمۍ سٕنٛدین کِتابَن أسۍ نَظر ترٛاوَو یِم ہسا تٔمۍ سٕنزٕ زیادٕ تر کِتابہٕ چھِ تِم ہسا چھِ تِم زیادٕ تر اُردوسٕے منٛز لیٖچھمٕژ یَتھ منٛز ہسا مےٚ یَتھ منٛزبانگی دریاب جبریٖل ضربُل کٔلیم چھُ مےٚہسا آسہٕ مےٚ سا چھُ اُردُو اَمہِ موٗجوٗب پَسنٛد تِکیٛازِ یُس ہسا علامہٕ اَقبالٕنۍ مطلب یُس سٲری شاعری تٔمۍ سُہ ہسا اوس سُہ حٔقیٖٮقی تٔمِس ہسا اوس عشقیہِ حٔقیٖقی اَگر ہسا تٔمۍ سُنٛد عشقیہِ حٔقیٖقی وُچھو سُہ ہسا چھُ تٔمۍ پَنٕنیٚن غزلن منٛز بَیان کوٚرمُت تَوَے ہسا اوس مےٚ اُردو واریاہ پَسنٛد اکھ ٲس مےٚ اُردو سۭتۍ آسانی یِوان علامہٕ اِقبالٕنۍ شار پَرنَس بیٚیہِ ہسا اوس مےٚ یِوان تِمن تَشرِیٖع کرنَس واریاہ مَزٕ تَوَے ہسا یُس ہسا یہِ سَبجیکٹ اُردو اوس تَوَے ہسا اوس مےٚ یہِ واریاہ پَسنٛد مےٚ ہسا اوس سارِوٕے کھۄتہٕ ٹَف یُس سَبجیکٹ اوس سُہ ہسا اوس مےٚ باسان ہمیشہٕ اِنگلِش تہٕ بیٚیہِ میتھ سُہ ہسا اوس مےٚ اَمہِ موٗجوٗب باسان سَخت تِکیٛازِ اِنگلِشس منٛز اوس نہٕ مےٚ گریمَر تِتھٕ پٲٹھۍ یِوان سَمجھ کِہیٖنٛۍ ٹیٖچر ہسا اوس اَسہِ بار بار آسان ہاوان اِنگلِشس منٛز پرٛیزنٛٹ کیٛاہ گوٚو فوٗچر کیٛاہ گوٚو پاسٹ کیٛاہ گوٚو مےٚ ہسا اوس ہَمیشہٕ ییٚلہِ أسۍ مےٚ ہسا اوس ہَمیشہٕ مطلب کہِ اَتھ منٛز کَنفوٗجن گژھان پاسٹ گوٚوا گۄڈٕنیٚتھ کِنہٕ پرٛیزنٛٹ گوٚو گۄڈٕنیٚتھ کِنہٕ فوٗچر گوٚڈٕنیٚتھ مےٚ ہسا اوس ہمیشہٕ سُہ ہسا اِنگلِش تہٕ بیٚیہِ میتھ سَبجیکٹ اوس سُہ ہسا اوس مےٚ واریاہ مکھ سَخت باسان تِکیٛازِ یِم ہسا مےٚ میتھٕ چہِ فارموٗلا آسہٕ مےٚ ہسا اوس نہٕ گۄڈٕنیٚتھ تَگان زانٛہہ ڈِوایِڈ کرنُے نہ ہسا مےٚ سا کَرٕے واریاہ کوٗشِش ڈِوایڈ کَرنٕچ تَتہِ ہسا اوس نہٕ مےٚ زٕہٕنٛے تَگان ڈِوایِڈ کرُن تَوے یُس ہسا میتھ چھُ سُہ ہسا اوس مےٚ اَکہِ حِسابہٕ چھِنا وَنان أسۍ سُہ واریاہ کھٔرۍوُن سَبجیکٹ سُہ ہسا اوس مےٚ سُے واریاہ کھٔرۍوُن سَبجیکٹ بیٚیہِ ہسا یہِ اِنٛگلِش بہٕ ہسا ٲسٕس دَپان کہِ مطلب بہٕ کر کرٕہا گریجویشن بہٕ ترٛاوہن یِم سَبجیکٹ زٕ سایڈَس بہٕ دِمہٕ ہا نہٕ زانٛہہ یِمن کُن نَظر تہِ تِکیٛازِ یُس ہسا اِنٛگلِش تہٕ بیٚیہِ اُردو اِنٛگلِش تہٕ بیٚیہِ میتھ اوس سُہ ہسا اوس مےٚ واریاہ مطلب کہِ سَخٔت باسان بیٚیہِ ہسا یُس اَکہِ وِزِ ہسا أسۍ ٲسۍ آسان کَلاسن منٛز پَتہٕ ٲسۍ آسان مطلب مَزٕ اوس آسان لگان ییٚلہِ أسۍ ہِسٹری کَلاس اوس آسان تِکیٛازِ اَسہِ ہسا اوس آسان یُس اَسہِ سوٚن ہِسٹری سر اوس تٔمۍ ہسا اوس بی اے ایل ایل بی کوٚرمُت سُے ہسا اوس اَسہِ ہِسٹری پَرناوان یُس ہسا سُہ سر اوس سُہ ہسا اوس اَسہِ واریاہ جوک تہِ وَنان منٛزٕ منٛزٕ مطلب کٔلاسَن منٛز اَکہِ دۄہ ہسا ووٚن تٔمۍ سُہ ہسا اوس تھوڑا اوس تٔمِس مےٚ باسان میانہِ حِسابہٕ اوس تٔمِس تھوڑا ڈِپریس گوٚومُت ماینٛڈس کُن سُہ اوس نہٕ سُہ ییٚلہِ اَسہِ ہِسٹری پَرناونہِ اوس گۄڈٕ اوس سُہ دَپان ترٛٲوِو سا سٲری اَسُن أسۍ ہسا ٲسۍ سٲری ترٛاوان اَسُن سُہ ہسا اوس تَمہِ آیہِ ہِسٹری پَرناوان ییٚلہِ ہسا سُہ لاسٹہٕ کِس پیٖریڈس مطلب لاسٹہٕ کِس پیریگرٛافس پیٚٹھ اوس آسان ہِسٹری ہِنٛدِس ووٚتمُت تٔمۍ سٔنٛدۍ حِسابہٕ اوس سُہ دَپان مےٚ چھُ باسان یہِ کَلاس چھُ سورُے شۅنٛگِتھ یۄس ہسا ہِسٹری ٲس یہِ ٲس اَمہِ وِزِ ہسا ٲس اَسہِ مطلب مےٚ سا چھِ ؤنہِ تہِ ہِسٹری ہِنٛدۍ تِم میٚمری یاد سُہ ونان اوس ہَسٹری ہِنٛدۍ یاداشت تِم کَلاس ییٚلہِ اَسہِ عاشق سر اوس یِوان پَرناونہِ أسۍ کِتھٕ پٲٹھۍ ٲسۍ تٔمِس سۭتۍ سۄ ٹھٹھٕ مَسخٔرِل کران یُس ہسا ہِسٹری سَبجیکٹ اوس سُہ نسا اوس نہٕ مےٚ سُہ ہسا اوس مےٚ ہَمیشہٕ گژھان سُہ تہِ اوس مےٚ گژھان کَلہٕ پیٚٹھی بیٚیہِ ییٚلہِ ہسا فَنکشن ٲس آسان اَسہِ ہسا ٲسۍ آسان واریاہ بٔڈۍ بٔڈۍ اِیوینٛٹٕس سکوٗلَس منٛز یِم ہسا چھِ مےٚ وُںہِ تہِ یاد أسۍ ہسا ٲسۍ مَناوان خُمینی صٲبٕنۍ زا خُمینی صٲبُن سالگِراہ سۄ ہسا ٲسۍ أسۍ مَناوان زٕ جوٗن سُہ ہسا چھِ مےٚ وُنہِ تہِ یاد سُہ ہسا ٲسۍ سٲنِس سکوٗلَس منٛز یِوان اکھ مُنظم طریٖقس منٛز اِنجام دِنہٕ